اَسَلامُ علیکُم وَرَحمَتہ اللہ مُشاق صٲب چھُو حظ تُہۍ کیب ایٚجنسی پٮ۪ٹھ ایٚکچُؤلی مےٚ حظ ٲس جِناب کیب بُک کَرٕنۍ البتہ کیب برونٛہہ بُک کَرنہٕ برونٛہہ یَژھ ہا بہٕ تۄہہِ نِش زانُن کہِ تۄہہِ نِش چھا وٕنکٮ۪ن کانٛہہ پرٛومو کوڈ سنیریو دٔستِیاب ییٚمہِ سۭتۍ میٛٲنِس ٹرٛیوٕل ایجَنسی سۭتۍ کیب بُک کَرنَس منٛز میانٮ۪ن پونٛسَن اَندَر رعیات سَپدِہے تہٕ بہٕ چھُس یہِ زانُن یَژھان کہِ تۄہہِ نِش چھا کانٛہہ پرٛومو کوڈ سنیریو موٗجوٗد تہٕ بہٕ چھُس یَژھان پَننہِ فیملی سۭتۍ اَکھ فیملی ٹرٛپ کَرُن تہٕ ییٚمہِ خٲطرٕ مےٚ کیب چھِ بُک کَرٕنۍ